مےٚ ہَسا کوٚر آرڈر ایمَزان پٮ۪ٹھ آ بوٗٹھ آ آز برٛونٛٹھ رٮ۪تھ کوٚر مےٚ بوٗٹھ آرڈر حظ تہٕ نمبر اَکھ ووت ییٚمہِ ساتہٕ مےٚ آرڈر کوٚر تِمو ہَسا اوس ہُہ شِپِنٛگ اٮ۪ڈرَس ہَسا چھُے ژےٚ ییٚمہِ پَتھ کُن آرڈرٕ پَتہٕ ترٛےٚ دۄہہِ ترٛیٚیہِ دۄہہِ بعد ہَسا واتی ژےٚ گَرٕ بوٗٹھ بَرابَر ہَسا ووت مےٚ ٹایمَس پٮ۪ٹھ بوٗٹھ آ ہسا یہِ ڈٮ۪لِؤری سِسٹم ہسا چھُ یِمن وارِیاہ گُڈ اٮ۪کٕس مَنٛزٕے ہَسا چھِ وارِیاہ گُڈ آن ٹایم ہسا ووت مےٚ بوٗٹھ گرٕ تہٕ بیٚیہِ نَہ ہسا ٲس بوٗٹس پٮ۪کِنٛگ تَمہِ آیہِ اَگر ہسا سُہ مطلب تَتھ لوٚگ کھُلاونس حظ اَصٕل پٲٹھۍ ٹایم وارِیاہ اَصٕل پٮ۪کِنٛگ ٲس تَتھ تہٕ بیٚیہِ ہَسا کٔر مےٚ تَمہِ پَتہٕ تہِ بیٛاکھ چیٖز آرڈر مےٚ کٔر گٔے سا یہِ گِلاسِز آی گِلاسِز کٔرۍ مےٚ آرڈر تہٕ تِم تہِ ہَسا وٲتۍ آن ٹایم مےٚ گَرٕ تَتھ تہِ ہَسا ٲس پٮ۪کِنٛگ مطلب وارِیاہ اگر ہَسا سُہ مطلب دٲرِتھ تہِ دِمہو تَمیُک سُہ بہ سُے بۄکُس سر تَتھ نَسا گژھِ ہا نہٕ تیٚلہِ تہِ ٲنٛدرٕ یہِ سَہ یہِ آی گِلاسَن کِہیٖنۍ نہٕ آن ٹایم وٲتۍ تِم گَرٕ مےٚ ہیٚکۍ اَصٕل پٲٹھۍ تِم اِستعمال کٔرِتھ پرٛۄڈَکٹ اوس وارِیاہ اَصٕل یہِ ہسا یہِ میٹیٖریل تہِ اوس وارِیاہ ٹھیٖک یہِ ہَسا یہِ تَتھ یہِ ہٲیِتھ اوس اَتھ منٛز کیٛاہ کیٛاہ مِثال چھُ کَمیُک چھُ یہِ بَنیومُت کیٛاہ چھِ یہِ میڈ اِن کَم میڈ اِن کیٛاہ اوس سُہ تِم ہسا رَلے سٲری برابر تہٕ فرٛاڈ نَسا اوس نہٕ کیٚنٛہہ آیٹم ہسا اوس وارِیاہ یہِ ہسا یہِ سُپر سُپر تہٕ وارِیاہ ہسا وارِیاہ ایمزان کمپٔنی ہسا چھِ ہسا چھِ أسۍ وارِیاہ شُکُر گُزار کہِ یہِ ہسا یہِ یِمو دِژ اَسہِ یہِ فٮ۪سلٹی یہِ ہسا یہِ ڈیٚلؤری سِسٹم چھُ یِمَن وارِیاہ اصٕل تہٕ ووت ہسا گرٕ ٹایمس پٮ۪ٹھ ہسا ووت مےٚ چیٖز گرٕ